یِم سِپیشلی ایبٕلڈ پٔرسن چھِ یِہنٛدِ خٲطرٕ چھِ گورمینٹ یِمن سامان کران مۄہیا گۄڈنؠتھٕے یِمن چھِ یِوان کرکٹ کِٹٕس دِنہٕ یا کۄس گیم یژھن یِم گنٛدٕنۍ یِمن چھُ گۄڈنؠتھٕے یِوان گورمینٹکۍ طرفہٕ سامان دِنہٕ یِتھ کٔنۍ یِم پنٕنۍ کھیلن ہُنٛد شوق پوٗرٕ چھُ یہِ ہؠکان کٔرِتھ تہٕ بیٚیہِ تہِ اگر أسۍ وٕچھو ڈسٹرک لیولہِ پؠٹھ یا نیشنل لیولہِ پؠٹھ تہِ چھِ یِمن الگ ٹیٖم آسان ِڈسٹرک لیولہِ پؠٹھ تہِ چھِ گژھان یِہنٛدِ خٲطرٕ واریاہ ٹورنامٹ یتھ منٛز یِم شِرکت ہیکن کٔرِتھ یۄس کھیل یِمن پسنٛد آسہِ سۄ ہؠکن یِم اَصٕل پٲٹھۍ گنٛدِتھ یِمن چھنہٕ کٕہٕنۍ دِکت یِوان تِمن منٛز شرکت کرنس تہٕ گورمینٹ چھُ کران لاکھ کوٗشِش یِم تہِ گژھن پنٕنہِ آیہِ برونٛٹھ پکنہِ یِمن تہِ گوٚھ نہٕ پنُن پان باسان یہِ أسۍ چھِنہٕ ہؠکان کُنہِ گیمہِ منٛز شرکت کٔرِتھ یِمن گوٚژھ نہٕ یہِ انفِریورٹی کمپلیکٕس گژھُن کینٛہہ یِمن گوٚژھ نہٕ اَمہِ پنٕنہِ ییٚمہِ ہینٛڈیکیپٹنیس ہُنٛد احساس گژھُن کینٛہہ یہِ لِہازا کٔرِتھ گورمنٹ چھُ واریاہ قدم تُلان واریاہ اِنِشیٹِو تُل گورمینٹن یِم یتھؠن انسانن ہُنٛد یُس اینٹرٹینمنٹُک ذٔریعہِ چھُ آسان تمیُک بونٛدٕبس کوٚر گورمینٹن اَصٕل پٲٹھۍ تہٕ یِمن چھِ یِوان ہر کانٛہہ سپوٹ کرنہٕ یِہنٛدِ برونٛٹھ پکنہٕ خٲطرٕ